مےٚ چھُ ناو محمد عیوٗب بہٕ چھُس سرینگرٕ پٮ۪ٹھ یُس ہَسا یہِ گیس سِٹوو چھُ ایل پی جی سِلینڈَر کُکِنٛگ گیس اَتھ ہسا ییٚمہِ وِزِ کُک کَران اَتھ ہسا چھُ موج چھےٚ بیٚنہِ چھِٕ یِِمن ہَسا چھُ نہٕ اَتٮ۪تھ آسان ڈَلُن کِہیٖنٛۍ ییٚلہِ آن کَرُن ییٖتس کالس یِم تیار ویار گژھِ یِمَن چھُ بَڈٕ بہتریٖن پٲٹھٮ۪ن أتی روزُن ییٖتِس کالس نہٕ تَیار گژھِ اَتھ نسا چھ نہٕ کٔرنۍَ غفلت شیری کِہیٖنٛۍ بہٕ وۄتھٕ یپٲرۍ تھَوٕ بہٕ لٲگِتھ بَچہِ چھُم انٛدرٕ کٔنٮ۪تھ تٔمۍ ہیٛوٚتنَم وودُن بہٕ گژھٕ تٔمِس نِش نہَ نہَ اَتھ چھُ أتی اَگرے باسٮ۪و کیٚنٛہہ یہِ کوٚر بَنٛد گۄڈٕ یہِ کوٚر آف گۄڈٕ پَتہٕ سا کٔر کٲم پَتہٕ کوٚڈ یہِ تہٕ تَمہِ سۭتۍ ہَسا چھِ سیفٹی روزان بیٚیہِ ہَسا چھُ اَکہِ دۄہ گٔے اَسہِ کٲم اَکہِ دۄہن ہَسا گٔے اَسہِ کٲم اَتھ ہسا درٛایہِ أنٛدرٕ اوس اَسہِ یہِ سِلینڈَر تِمن دۅہن أس کَمرَسٕے منٛز رنان اَتھ ہسا گٔے کٲم اَتھ سا درٛےے ریٚہہ ہِش چَلان چَلان خُداَے سٕنٛز مہربٲنی أسۍ أسۍ سٲری أتی کَمَل ہَسا ٲس اَسہِ ؤج اَتھ سۄے ہُپٲرۍ ہسا ژٔج یہِ پایپ وایپ کٔڈ تہٕ تہٕ سُہ لَگو دارِ کِنۍ سُہ ہسا پھوٚٹ نیبرٕ کنہِ خُداین ہسا کوٚر رحم پَتہٕ سا کٔر اَسہِ تنہٕ پٮ۪ٹھ کٲم اَسہِ ہسا تھوٚو نیبَر کبمرٕ نیبر پایپ تھٔوٕس زیٖٹھۍ بَڈٕ بیٚیہِ ہسا أنۍ اَسہِ پایپ بَڈٕ جان ہاے کٕلاس پایپ یۄس آ یۄس نہٕ اَسہِ کیٚنٛہہ ڈیمیج اوس نہٕ گَژھِ یُس مطلب اَسہِ سیٚف تھاوِ تہٕ تَمہِ سۭتۍ تہِ ہسا باسٮ۪و اَسہِ پَنُن پان تہِ سیٚف پَنُن گَرٕ تہِ سیٚف یَنہٕ پٮ۪ٹھٕ اَسہِ یہِ نٮ۪بَر تھٲو بیٚیہِ نسا چھُ نہٕ اَتھ آسان غفلت سِیٲری کَرٕنۍ کہیٖنٛۍ یہِ ہَسا چھُ تٮُ۪تھ خَطرناک بَنان اگرِغفلت سیٲری سان یا چھُ بَڈٕ خطرناک بَنان اَتھ ہسا چھُ ییٖتِس کالَس یہِ چَلاوو تیٖتِس کالَس چھُ أتی بِہُن بیٚیہِ ہسا چھُ بیٛاکھ چیٖز اَتھ بیٛاکھ اگر ہے أسۍ دیکھ بھال تھاوو کٔرِتھ ییٚمہِ ساتہٕ یہِ بنٛد کوٚر پتہٕ درٛاو نٮ۪بر اگرے اَتھ چھُ آسان سِلینڈَر آسان پٮ۪ٹھٕ کَنٮ۪تھ کیٛاہ چھِ اَتھ چھِ وَنان یہِ تَتھ تہِ ہَسا چھُ آسان آن آف نٮ۪برٕ کَنٮ۪تھ رِگُلیٹرس اگرَے تَتھ تہِ تہٕ کٔرِرِ تہٕ جانے گوٚو بَڈٕ بہتریٖن گوٚو کیٛاز کہِ یہِ ہَسا چھُ بَنان بَڈٕ خطرناک یہِ چھُ نہٕ مانان اورٕ یورٕ کیٚنٛہہ یہِ چھُ نہٕ مانان کِہیٖنٛۍ اگر نٔے اَتھٮ۪ن بَڈٕ بہتریٖن پٲٹھۍ روزان اگر نے بَڈٕ روزو کا یہِ کاڑٮ۪و سان تہٕ باقٕے کیٛاہ چھُ بِہتو